ہٮ۪لو اسلامُ علیکُم وعلیکُم سلام ٹھیٖک چھِو حظ اَہن حظ ٹھیٖک اصٕل پٲٹھۍ تُہۍ چھِ حظ سٲری ٹھیٖک ٹھیٖک حظ چھُ تُہۍ چھِو حظ اِقرا بہٕ حظ چھَس بانڈی پورہ پٮ۪ٹھ تَمنا حظ چھُ مےٚ ناو یہِ تۄہہِ چھُو نَہ حظ اَسہِ بازرَس منٛز دُکان شاید آ ٹٮ۪لَر تُہۍ چھُو نَہ حظ ٹٮ۪لَر کٲم کَران اہَن حظ اَسہِ اوس مےٚ حظ وٕچھے اوترٕ درٛایَس بہٕ اَپٲرۍ بہٕ حظ چھَس باسان اَتی گامسٕے منٛز اَتہِ وٕچھے مےٚ بازرَس منٛز یہِ تۄہہِ دُکان تَتہٕ وٕچھے مےٚ نیٚبٕرۍ کِنۍ یِم سوٗٹ واریاہ مطلب قٕسمٕکۍ تَتہِ وٕچھ مےٚ ڈِزایِن وِزایِن حظ کٔرِتھ اَصٕل پٲٹھۍ بیٚیہِ حظ اَمہِ دُکانُک حظ ونان واریاہ مطلب تَتھ وُچھ مےٚ نیٚبٕرۍ کِنۍ نمبر مےٚ تُل یِتھَے کٔنۍ فوٹو تَتھ مےٚ دوٚپ تُہۍ ٲسۍوا نَمبرَس اہَن حظ وۄنۍ ٲس اَسہِ مےٚ حظ اوس فِراک سوٗٹ سُوُن مےٚ حظ دوٚپ گۄڈٕ وٕچھو أسۍ کِتھ پٲٹھی چھِ سُوان تمہِ پَتہٕ چھِ اَسہِ مےٚ چھُ بیٚنہِ خانٛدَر مےٚ حظ چھُ بیٚنہِ خانٛدَر اَسہِ چھُ تیٚلہِ وَردَن حظ سُوُن اَہَن حظ گۄڈٕ حظ سُوَوَ أسۍ سوٗٹ زٕ بہٕ تہٕ مےٚ مٔمی بیٚیہِ تُہۍ ؤنِو تُہۍ کوٗتاہ چھِ ہٮ۪وان تَتھ سوٗٹَس یُس مطلب سُہ ڈِزایِن تُہۍ کَم کَم تہٕ کُس ڈِزایِن اَسہِ حظ چھِ سُہ اَکھ حظ سُہ پٕلازا مطلب ٹایٹی تَتھ چھِ ترٛاوٕنۍ کہ کَٹ ؤرٕک حظ ترٛاوٕنۍ تَتھ بیٚیہِ چھِ

ڈِزایَن وول تَتھ حظ کٔرِو کیٚنٛہہ کَم اَسہِ حظ تیٚلہِ وردن تہِ سُوُن تُہۍ کٔرِوٕ تتھ کَم کیٚنٛہہ اَہن حظ تیٚلہِ کَر حظ یِمو أسۍ اَدٕ حظ تُہۍ تُہۍ چھُو حظ پانَے مطلب کَران سُہ کٲم یا تۄہہِ چھُو اَتہِ واریاہ یہِ بیٚیہِ چھُو نَہ حظ تۄہہِ اَتہِ مطلب تُہۍ چھُو کُنی زٔنۍ کَران سُہ مگر بہٕ حظ اَنہٕ فِراک سوٗٹ اور تِم حظ دیٖزیو نہٕ تُہۍ یِمَن اَتھِ کِہیٖنۍ نہٕ تیٚلہِ حظ چھِ تۄہہِ پانَے سُوٕنۍ حظ پانَے حظ چھُ سُوٕنۍ تیٚلہِ ٹھیٖک حظ چھُ تیٚلہِ حظ یِمو أسۍ صُبحس صُبحس آسہِ حظ دُکان یَلہٕ صُبحَس آسہِ حظ دُکان تیٚلہِ حظ کَرٕ بہٕ ییٚتھی نَمبرَس کال تہٕ بہٕ یِم ٹھیٖک حظ چھُ اَدٕ حظ اسلام علیکُم